وعلیکُم سلام حُکُم حُکُم کٔرِو تُہۍ کٕم چھُو آ جِناب بِلکُل چھِ أسۍ بانٛڈی پوٗرہ پٮ۪ٹھ تُہۍ کٕم چھُو آ آ بِلکُل بَس حظ أسی چلاوان چھِ تُہۍ کَتہِ پٮ۪ٹھٕ چھُو اَچھا تۄہہِ کَر چھُو گژھُن تۄہہِ کیٛاہ حظ ہٮ۪مَو أسۍ رۄپیَس ٲٹھ ساس حظ ہٮ۪مَو ہیٚلو آ آٹھ ساس رۄپیہِ کَتہِ چھِ ریٹ تیز اَز ہَے چھِ ڈیزَل لیٖٹَر نَممَتھ رۄپیہِ پٮ۪وان تۄہہِ کَر چھُو گژھُن تُہۍ کٔرِو پرٛوگرام وَلہٕ سَہلٕے چھُ پَتہٕ ژٕ ہٮ۪کَکھ بیٚیِس جایہِ تہِ معلوٗم کٔرِتھ ٲٹھ ساس کَم یِی نہٕ ژےٚ کٕہیٖنٛۍ ژٕ کَرَکھ کٲم عش مُقام ژٕ کیٛاہ سا تھاوَکھ یاد رۄپیَس ساڑ سَتھ ساس وۅنۍ ہیٚلو پانٛژھ ساس رۅپیہِ چانہِ موٗجوٗب گژھُن کر چھُو تۄہہِ دٔستی چھا گژھُن ژٕ کیٛاہ حظ کَرَکھ کٲم ژٕ تھاوَکھ وۅنۍ یاد رۄپیَس سَتھ ساس اَمہِ کَم بٔنی نہٕ ژےٚ کُنہِ جایہِ حظ رۄپیَس سَتھ ساس تھاوَکھ ژٕ یاد سَتھ ساس اَمہِ کَم گژھِ نہٕ کِہیٖنٛۍ اگر ژٕ پانہٕ تہِ کَرَکھ ریٹ معلوٗم اگر ژٕ معلوٗم تہِ کَرَکھ ریٹ اَمہِ کَم ہیٚیِی نہٕ ژےٚ کٕہیٖنٛۍ ژےٚ ہیٚنٕے ٲٹھ ساس ساڑ ٲٹھ ساس نَو ساس ہیٚنٕے ژےٚ اور وۅنۍ چھُکھ ژٕ ہمساے أَمۍ لحاظٕ ہٮ۪کٕے بہٕ ژےٚ یہِ رۄپیہِ ساس کَم کٔرِتھ مےٚ کَرَکھ فون ہیٚلو